ہاں بلکُل اَسہِ اوس اوترے خانٛدَر اَکھ یَتھ منٛز مےٚ سؠٹھاہ ایٚنجاے کوٚر اَسہِ اوس تَتؠن مےٚ باسیٚو سُہ اَکھ اِوینٛٹ واریاہ زیادٕ سُہ اوس ہر أکۍ سٕنٛدۍ خانٛدرٕ کھۄتہٕ واریاہ مُختٔلِف خانٛدر تِکیازِ تَتؠن ٲسۍ اَسہِ اَکھ تھیٖم تھٲمٕژ یُتھ اَسہِ مَہرنہِ ٲسۍ پَلو لٲگمٕتۍ تِتھی پَلو لٲگۍ اَسہِ پانَس تہِ تَت تَتٮ۪تھ باسیو مےٚ تہِ کہِ بہٕ چھَس نہٕ کُنہِ وۄپَر گَرَس منٛز کِہیٖنۍ نہٕ کیازکہِ مےٚ اوس خانٛدَر پَننہِ پِتٕر بیٚنہِ اکھتُے آو مےٚ تَتہِ واریاہ زیادٕ مَزٕ تیوٗتاہ مَزٕ یی نہٕ مےٚ شاید پَننہِ گرِ تہِ کِہیٖنۍ یوٗتاہ مےٚ تَتہِ آو مہمان نوٲزی ٲسۍ واریاہ زیادٕ اَصٕل تَتیُک ڈیٚکُریشَن اوس اَصٕل تَتیُک وازوان اوس تہ اَصٕل ٹریٚڈِشنَل بِہیویر اوس تَتیٚتھ اَصٕل أسۍ ٲسۍ اَکھتُے پانہٕ ؤنۍ اَسان گِنٛدان وَنوُو اَسہِ پانہٕ ؤنۍ اَسہِ گیٚو اَسہِ گِیُنٛد أسۍ ٲسۍ گِنٛدان پانہٕ ؤنۍ یۄس اَسہِ مَہرِنۍ ٲسۍ یۄس اَسہِ برایڈ ٲس سۄ تہِ ٲسۍ سؠٹھاہ خۄش گَوار بیٚیہِ ٲسۍ سۄ واریاہ زیادٕ خوٗبصوٗرت گٔمٕژ مےٚ چھَنہٕ تِژھ کانٛہہ مَہٕرنیا وٕچھمٕژ کِہیٖنۍ نہٕ کیازکہِ سۄ چھَ واریاہ زیادٕ اِنوسیٚنٹ تہٕ واریاہ زیادٕ خوٗبصوٗرت تمۍ سٕنٛد ڈرٛیسِنٛگ سینٛس تٔمۍ سٕنٛز باقٕے چیٖز سۄ چھِ واریاہ زیادٕ دِلکش تَتھ وَنو کہِ سۄ چھےٚ کھیٚنٛچان پانَس کُن سۄ ٲسۍ تیژاہ بیٚوٹِفُل گٔمٕژ بیٚیہِ تَتؠتھ باسیٚو نہٕ مےٚ تیُتھ کانٛہہ چیٖزا ییٚمہِ سۭتۍ مےٚ پَنُن پان باسہِ ہا کہِ بہٕ چھَس شاید بیٚیہِ کُن گَرَس منٛز آمٕژ تِہنٛد رِلیٹِو تِہنٛدۍ رِشتہٕ دار تہِ ٲسۍ أسۍ تہِ ٲسۍ پَنٕنۍ گَرِکۍ تہِ ٲسۍ ہَمساے تہِ ٲسۍ حق ہَمساے تہِ ٲسۍ اَکھتُے ٲسۍ پَتہٕ تٔمۍ سٕنٛز یِم کَزنہٕ تہِ آسہٕ پَتہٕ بَنے اَسہِ پانہٕ ؤنۍ ویسہٕ کمہِ سۭتۍ کہِ ییٚلہِ خانٛدَر اوس تَتؠن تَمے سۭتۍ بَنے أسۍ پَتہٕ پانہٕ ؤنۍ ویسہٕ تَتٮ۪تھ آو مےٚ واریاہ زیادٕ مَزٕ تَتھ خانٛدَرَس منٛز مےٚ چھُنہٕ یُتھ خانٛدَر وُچھمُت واریاہ بیٚیہِ اوس اِنٹرٛسٹِنٛگ تَتھ منٛز کہِ أسۍ ٲسۍ واریاہ زیادٕ جوک کَران اَکھتُے کوٚر اَسہِ أکِس لٔڑکَس واریاہ زیادٕ ٹَسنہٕ یَتھ منٛز زِ پَتہٕ اَسہِ تھوڑا پیٚو پَہمَتھ پیٚو اورٕ یورٕ بوزُن تہِ مَگر اوس واریاہ زیادٕ فنی سیٖن سُہ